اَسلامُ علیکُم وعلیکُم سلام ٹھیٖک چھُو حظ یاسمیٖنا جی آ ٹھیٖک اَصٕل پٲٹھۍ گَرِ چھِو حظ سٲری ٹھیٖک آ ٹھیٖک کیٛاہ چھُو کَران اچھا تۄہہِ بوٗزوٕ یِمَن اَسہِ اوس نا یِمو ہمساے ییٚتہِ یِمَن چھِ کہتام پرٛوجَکٹ آمُت تہٕ یِمو یِمو چھِ یوٗز شور تُلمُت اَتہِ أسۍ چھِ تیٖتیٛاہ ڈِسٹٲرٕب گژھان وۍ ہٮ۪کو نہٕ أسۍ یِمن ؤنِتھ تہِ کِہیٖنۍ تہِ نہٕ تہٕ اَسہِ کیٛاہ کَرو یِمَن اَسہِ چھِ أتھۍ گَرِ بٮ۪مار تہٕ یِمَن چھِنہٕ اَکلٕے کِہیٖنۍ تہِ نَن یِمَن ما اوس کھُلاونٕے یِمَن دۄہَن کِہیٖنۍ تہِ نہٕ تہٕ وٕ اوس یِمَن وَنُن

بہٕ تہِ ٲسٕس ای ٲدۍ وَنان گَرِکیٚن تہٕ اَتہِ سُن مٔمی ژھُن ؤنِتھ دوٚپُن اِتھ کَنن یِمَن چھُ ییٚتہِ پرٛوجَکٹ کہتام ووتمُت اَتہِ چھُ تیوٗت شور اِوان مےٚ دۄپمَس اَسہِ چھِ پَننہِ موج بیٚمار تہٕ إم چھِ یہِ تٔمۍ دوٚپ ٲدۍ تہِ دوٚپُن مےٚ چھِ گژھان تھوڑا مُشکِلات اَتہِ چھِ تیوٗتاہ شور اِوان یِمَن چھِ اَتہِ شُرۍ تہِ کہتامَتھ اَتہِ چھِ تیوٗت شور یِوان سَمجِھی چھِنہٕ تَران کیٛاہ کَرو تہٕ مےٚ دوٚپمَس چلو بہٕ وَنہٕ أکیٛاہ بہٕ وَنے مَس تی وَنے مَس مےٚ دوٚپمَس اِتھ کَن أسۍ کَرو کٲم أسۍ گژھو یِمَن پانٛژھ شیٚتھ مےٚ وَنۍ نہٕ مِمی ووٚنُم ای مےٚ أسۍ گژھو یِمَن زٕ ژور پانٛژھ نَفَر أسۍ وَنو یِمَن تۄہہِ اوسو نہٕ آز کَرُن کیٚنٛہہ وٕنۍ اگر تۄہہِ کرُن کَرُن اوسو تہٕ تۄہہِ اوسو گۄڈٕ پرٛژھُن ہمسایَن تِکیٛازِ ہمساے چھے اَمہِ سۭتۍ مُطمَعیِن اۭں تہٕ مگر تَۄہہِ تھوٚو نہٕ کٲنٛسہِ پَیی تۄہہِ لوٚگو مِشیٖن اَتہِ تہٕ ییٚمہِ سۭتۍ واریاہ زیادٕ محلہٕ چھُ پَنُن گژھان اَسہِ پریشان تۄہہِ تھٲیو پریشان محل تہِ کٔرِتھ أڑٮ۪ن چھِ خانٛدَر آسان اَڑٮ۪ن چھُ ہہ آسان اَڑٮ۪ن چھُ بٮ۪مار گَرِ اۭں سیٖزَن چھِ اۭں آ یِمَن وَنے تہٕ وٕ أسۍ وَنان سَمو زٕ ژور پانٛژھ تہٕ گژھو اُہُند تُہۍ یٖوٕ أسۍ وَنو یِمَن أسۍ دَپوکھ یہِ کٔرِو تُہۍ جلدی سُہ جل ختم تہٕ اَسہِ چھِ اِتھ کَنَن اَسہِ چھِ آوٕرۍ گَرِ تہٕ آ یُِتھُے ایِمَن اِکوَٹَے سٲری وَنو تہٕ یِمَن اوس نا توتہِ پرٛژھُن یِمَن اوس پرٛژھُن گۄڈٕ اوسُکھ مُطمَعیٖن یِمو پرٛژھ کُے نہٕ مگر یِمَو تھٲوٕکھ نہٕ پَتہٕے کہیٖنۍ تہِ یِمَن یہِ کوٚرُکھ یِمَن واریاہ زیادٕ غلط تیٚلہِ گژھو مےٚ باسان صُبحَس گژھو آ أسۍ گژھو صُبسٕے مےٚ باسان تہٕ أتی گژھِ جان أتی وَنو یِمَن ہمسایَن باقیَن تہِ وَنو گژھٕ وَکھ اِکوَٹَے یِمَن پٹھ أس سٲری أسۍ دَپوَکھ تۄہہِ اوسو اِتھ کَنَن تہٕ اگر تۄہہِ اوسو تہٕ تۄہہِ اوسُو نا گۄڈٕ وَنُن اَسہِ چلو چلو ٹھیٖک چھُ تیٚلہِ اَدٕ سہ اَدٕ سہ بیٚیہِ گَرِ چھا سٲری ٹھیٖک چلو چلو اَسلامُ علیکُم